سلامُ علیکُم وعلیکُم سلام کیٛاہ سا ٹھیٖک کہِ کیٛاہ سا کَریایتھ ژےٚ تَتھ مکانَس پَتہٕ لاجیتھَس پَتہٕ یِمہٕ اَچھا نا بیٛاکھ لَوا لَگاوُس بیاکھ لَوا لَگاوُس ٹھیٖک چھُ ٹھیٖک چھُ سُہ گژھِ روزُن اَصٕل اوٚدُر اَدٕ سا